اسہِ حظ چھِ کٔشیٖرِ مَنٛز ٲں مشہوٗر بَتہٕ دال تِمَن تِمو گازرِ بیٚترِ بیٚیہِ حظ چھِ اسہِ آسان واریاہ سٕپایسِز یِم حظ مرژٕوانٛگَن لِدٕر ودٕر ترٛاوان سورٕے کیٚنٛہہ